آ اَسہِ چھُ اَکھ لیٹریٖن پنٛنِس گَرَس منٛز اَکھ کھۄتہٕ زیادٕ چھِ اَکُے تہِ چھِنہٕ کیٚنٛہہ اَکہِ کھۄتہٕ زیادٕ چھِ اٮ۪ڈوٮ۪نٹیجٕز مطلب فٲیدٕ کیٛاہ چھِ تَمِکۍ رٲتھ کیُتھ یُس نٮ۪بَر اوس پٮ۪وان نیرُن وۄنۍ چھُنہٕ پٮ۪وان نیرُن نٮ۪بَر کیٚنٛہہ راتھ کیُتھ اوس کھوژان ووژان وۄنۍ ییٚلہِ أنٛدرٕ کَنی لیٹریٖن پایِنٛٹ اوس تہٕ وۄنۍ چھُنہٕ پٮ۪وان کھوژُن کِہیٖنۍ ہاں برٛونٛٹھ کالہِ اوس نہٕ اَسہِ کِہیٖنۍ ڈِفکَلٹی چھِ تیٚلہِ یِمَن نہٕ آسہِ تِمَن چھُ پٮ۪وان واریاہ ڈِفکَلٹی فیس کَرٕنۍ کھوژان چھِ نیٚبٕرۍ کِنۍ چھِ آسان کانٛہہ تہِ بَلاے ہوٗن آرمی وارمی تَمہِ تَل چھِ واریاہ فٲیدٕ أنٛدرٕ کَنۍ لیٹریٖن پایِنٛٹ آسنُک